تُہۍ چھُ حظ پارَس رٮ۪سٹورَنٛٹ شُپیَن پٮ۪ٹھ اَسہِ حظ اوس یہِ کھٮ۪ن چٮ۪ن اَتہِ آرڈَر کَرُن حظ تہٕ اَسہِ دی تو اَسہِ کباب پانٛژھ ٲٹھ بیٚیہِ چھِ اَسہِ رِستہٕ شیٚے سَتھ بیٚیہِ دی تو اَسہِ بریانی ژور بیٚیہِ چھِ اَسہِ کول ڈرٛنک پانٛژھ ٲٹھ تہِ تہٕ بیٚیہِ دی تو اَسہِ بَتہٕ مگر کٲشُر توٚمُل حظ تہٕ تُہۍ ؤنۍ تو یہِ کۭتِس ٹایمَس تام واتنٲیِو تُہۍ یور مگر مہربٲنی کٔرِتھ اَسہِ چھُ یہِ ضروٗرت باہہ بَجے برونٛٹھ حظ تہٕ بیٚیہِ ؤنۍ تو اَسہِ یہِ ڈِسکاوُنٛٹ کیاہ دِیوٗ تُہۍ اَسہِ أسۍ چھِ تۄہِہ نِش یوٗتاہ سامان تُلان اَسہِ کیاہ ڈِسکاوُنٛٹ دِیوٗ تُہۍ